سٲنِس ایریا ہَس مَنٛز ہَسا چھِ اسہِ زٕ کالج نزدیٖک یم ہَسا واریاہ فیمَس چھِ گۄڈٕنیٛکٕے ہَسا چھُ اسہِ ہُو ووٗمیٚنٕز کالج پُلوامہ بیٚیہِ ہَسا چھُ اسہِ بایِز کالج پُلوامہ اَتہِ ہَسا چھِ پَرناوان دۄنؤنی شاین ساینَس تہِ تہٕ بیٚیہِ آرٹٕس تہِ نان میٚڈکٕل کامٲرٕس تہٕ دۄنؤنی شاین چھِ پرناوان سٲری سَبجیٚکٹہٕ مےٚ تہِ ہسا چھِ اَتہِ پنٕنۍ پتٕر بیٚنہِ پَران سۄ ہَسا چھِ پَڑھان ییٚتہِ ووٗمینٕز کالج پُلوٲمِس مَنٛز سۄ ہَسا چھِ پَران تتہِ میٚڈکٕل واریاہ اصٕل ہَسا چھِ یم پَرناوان یم ہَسا چھِ لیب ؤرک ویب ؤرک اصٕل پٲٹھۍ کرناوان یم چھِ بیٚیہِ اصٕل پٲٹھۍ یمن کَنسیٚپٹہٕ ونسیٚپٹہٕ کلیر کران أتتھٕے یمن چھُنہٕ ٹیٛوٗشن ویٛوٗشن گَژھُن پیٚوان کِہیٖنۍ نہٕ